مےٚ چھِ زیادٕ خۄش کَران توسہٕ مٲدان سُہ چھِ اَصٕل ٹیوٗرِسٹ سٕپاٹ تَتہِ چھِ ٹرٛیکِنٛگ گَژھان بہٕ چھٮ۪س پَنٕنۍ ہمساے ہَمساے تہِ پَتہٕ پَنٕنۍ پٔژھ تہِ چھَسَکھ بہٕ تور نِوان مےٚ ٲس اوترَے أسی ٲسۍ پٔتمہِ لَٹہِ تہِ گٔمٕتۍ یور توسہٕ مٲدان بیٚیہِ چھِ اَسہِ صُبحَن گَژھُن پیٖر کی گلی سۄ چھَ اَکھ اَصٕل ٹیوٗرِسٹ پٕلیس تَتہِ چھُ تیوٗتاہ مَزٕ یِوان تَتہِ چھِ تِتھۍ اَصٕل وِوٕز آسان اسلیے چھِ مےٚ تِم خۄش کَران بیٚیہِ چھِ مےٚ پَنٕنۍ کَزن سۄتہِ چھِ مےٚ تور نِنۍ اگر أسۍ کُنہِ وِز رِشتہٕ دار چھِ یِوان أسۍ چھِ تِم تہِ نِوان گُلمرگ چھِ نِوان پہلگام چھِ نِوان سونہٕ مرٕگ چھِ نِوان یِم واریاہ زیادٕ اَصٕل ٹیوٗرِسٹ پلٕیس چھِ یا کہ أسۍ کَرو ڈَلٕچ کَتھ ڈَل چھُ اَکھ اَصٕل ٹیوٗرِسٹ پٕلیس ییٚتہِ زیادٕ سِیاح روزان چھِ تَتہِ چھِ آسان ناوٕ بیٚیہِ چھِ آسان تَتہِ ہاوُس بوٹٕس یِمَن منٛز پَتہٕ تِم راتَس روزان چھِ تِمَن چھِ واریاہ زیادٕ خۄش کَران ڈَل